اَنَنت ڈِسٹرک نا اَنَنت ڈِسٹرکَس منٛز حٕظ چھِ واریاہ پارکہٕ ییٚتہِ حٕظ چھِ اَسہِ یہِ پادشاہ باغ تہِ چھُ تتھ چھُ تَتہِ چھِ اَکھ پارَک بیٚیہِ چھِ اَسہِ ییٚتہِ پنٛنِس گامَس منٛز تہِ اکھ پارک اَتھ چھِ أسۍ وَنان بٕنٛگلہٕ بیٚیہِ حٕظ چھِ ییٚتہِ نیچرس لیک پارَک سۄ تہِ چھِ واریاہ بیوٗٹِفُل پارَک یۄس اَسہِ پنٛنِس گامَس منٛز چھِ پارَک اَتہِ اور تہِ حٕظ چھِ أسۍ أسۍ گَژھان مگر اَتہِ چھِ نہٕ أسۍ یہِ پیٚوان اَتہِ دیُن یہِ فی وی کینٛہہ أسۍ چھِ پیا اور چھِ أسۍ پھری گژھان اَتھ چھُ نہٕ پیٚوَان اسہِ پیڈ کَرُن کینٛہہ اور چھِ أسۍ فری گژھان بیٚیہِ حٕظ چھُ ییٚتہِ اَسہِ پنٛنِس گامَس منٛز چھِ أسۍ بیٚیہِ ییٚتہِ گرٛاوُنٛڈ اَکھ ییٚتہِ زَن کِرکٹ چھِ گِنٛدان سُہ چھُ بوٚر باڑ گرٛاوُنٛڈ تَتھ چھِ أسۍ کہِ تَتہِ چھِ أسۍ کِرکٹ گِنٛدان بیٚیہِ چھُ ییٚتہِ سٹیڈیَم تہِ چھُ بیٚج بِہار بیٚج بِہار کالجَس نِش تہِ چھُ اَسہِ سٹیڈیَم تہٕ تور تہِ چھِ أسۍ گژھان بیٚیہِ حٕظ چھُ یہِ ٹوٗرِسٹہٕ سپاٹ تہِ چھِ اَننت ناگَس منٛز پہلگام چھُ تور چھِ واریاہ یِوان تَتہِ چھِ امرناتھ کیو تہِ تَمہِ کِنۍ چھِ تور واریاہ یِوان پہلگام چھُ واریاہ خوٗبصوٗرت جاے تور چھِ واریاہ گژھان تہٕ تور تور چھِ زیادٕ پَہَم ٹوٗرِسٹہٕ گژھان أسۍ تہِ چھِ تور گَژھان تَتہِ چھُ واریاہ مَزٕ یِوان تَتہِ چھُ واریاہ تہِ کینٛہہ خوٗبصوٗرَت جایہِ بیتاب والی چھِ تور تہِ چھِ گژھان واریاہ